یُس زَن مےٚ یہِ گۄڈٕنِیُک پروڈَیکٹ اوس یہِ اوس مےٚ بیٚڑ اونٛمُت یہِ اوس واریاہ اَصِل بیٚڑ اَکھ ووت مےٚ یہِ گَرٕ ٹایمَس پٮ۪ٹھ اَصِل پٲٹھۍ گَرٕ تھووُکھ لٲگِتھ کٔرِتھ بَڑٕ فٹ پٲٹھۍ اور اَتھ چھِ بَچہِ تہٕ پٮ۪ٹھٕ وۄٹہِ ژھٕنان کیٚتھانۍ ہُوٚ یہِ یُہے مَگَر اَتھ چھُنہِ کانٛہہ نوٚقصانہ باسیٚو نہِ مےٚ کینٛہہ یا اَتھ آیہِ نہِ سُۄ کَمزوٗری کینٛہہ بَڑٕ مَضبوٗط بیٚڑ چھُ یہِ آو مےٚ واریاہ پَسَنٛد پَر آواز چھُنہِ یہِ دِوان بیٚیہِ کینٛہہ تہٕ چھُنہِ یہِ دِوان کینٛہہ یہِ باسیٚو مےٚ ٹھیک بیٚیہِ پیٚو نہِ مےٚ یہِ زیادِ درٛوٚگۍ تہِ کِہینۍ یہِ پیٚو مےٚ سَستے یہِ مےٚ مارکیٚٹَس مَنٛز دَہَن دُکانَن پٮ۪ٹھ گۄڈٕ نَژٕہاو پھیرہاو اورٕ یورٕ پان تھکٕہاو پَتہِ یہِ مےٚ تَتہِ تہِ اوس مِلان تمہِ کھۄتہٕ سَستہِ مِلیو مےٚ یہِ اِتھے پٲٹھۍ بیٚیہِ تھوُکھ گَرٕ بِچاریٚو لٲگِتھ